آ اَسلام مےٚ چھُ ناو زینَب بہٕ چھَس تُہۍ کَران گانٛدَربَل پٮ۪ٹھ فون تُہۍ چھُو حظ آرکِٹیکٹ مکانن دِوان ڈِزایِن اَچھا ٹھیٖک مےٚ اوسوٕ تۄہہِ یہِ وَنُن کہِ اَسہِ چھُ اکھ نوٚو مکان بَناوُن مےٚ اوس تَتھ خٲطرٕ ڈِزایِن ضروٗرت آ تہٕ اگر تُہۍ سُہ دِیٖہو تہٕ پَتہٕ یوٗتاہ تۄہہِ کھَسہِ ہا کیٛاہ آسہِ ہا تُہُنٛد مطلب تۄہہِ کیٛاہ پیٚیہِ ہا دیُن تہٕ بہٕ دِمہو تۄہہِ سُہ اتھ کیٛاہ چھِ لوکیشَن لوکیشن ییٚتٮ۪ن چھِ سۄ چھےٚ سَڑکہِ پٮ۪ٹھ اَسہِ گژھِ مَکان بَنُن واریاہ زیادٕ بیٛوٗٹِفُل بیٚیہِ گژھِ تَتھ اکھ گا گارڈَن آسُن آ کِچَن گارڈَن گژھِ الگ آسُن بیٚیہِ گژھِ اَکھ لان آسُن بیٚیہِ مطلب آ سوٚری کِچَن گارڈَن گژھِ الگ آسُن بیٚیہِ گژھِ بالکُنی گژھن آسنہِ بیٚیہِ گژھِ آسُن اگر أسۍ لابی ہٕنٛز کَتھ کَرو لابی گژھِ تَتھ سارِوٕے کھۄتہٕ بٔڈ بَنٕنۍ کُٹھٮ۪و کھۄتہٕ زیادٕ بٔڈ اگر أسۍ کالہِ پٮ۪ٹھ یہِ دِمو مطلب زَن تُہۍ دِیِو اَسہِ ڈِزایِن چھُو تۄہہِ خٲلی دیُن سُہ ڈِزایِن گژھِ تٮُ۪تھ آسُن یُتھ نہٕ پَگاہ أسۍ تَتھ مکانَس منٛز بَسنہِ اژو پَتہٕ گژھِ پرٛابلِم پَتہٕ مطلب تَتہِ آسہِ نہٕ سور آسہِ نہٕ ٹھیٖک کِہیٖنٛۍ اَچھا مےٚ ؤنۍتو تُہۍ اَتھ کوٗتاہ مطلب تۄہہِ یِم ڈِزایِن چھُ وۅنۍ زَن یُس سارِوٕے کھۄتہٕ بیٛوٗٹِفُل ڈِزایِن چھُ تَتھ کوٗتاہ مطلب سُہ کوٗتاہ تانۍ ہیٚکہِ اَسہِ گٔژھِتھ وُہ پٕنٛژٕ لَچھ تہٕ بیٚیہِ تَتھ منٛز کۭتیٛاہ واش روٗم آسَن اَٹیچ اَچھا اَچھا ٹھیٖک واش روٗم تہِ آسان زٕ ژور تہٕ مےٚ ؤنۍتو تُہۍ یہِ تَتھ گژھِ آسٕنۍ سِٹورٕز گژھَن الگ آسٕنۍ کیٛازِکہِ پَتہٕ چھِ وُچھمٕتۍ اَسہِ کیٚنٛہہ مکانہٕ یہِ ڈِزایِن یِمَن سِٹورُے چھُ آسان بَنٲومٕتۍ سِٹور چھُ سارِوٕے کھۄتہٕ اَہم آسان ٹھیٖک چھا اَچھا اَچھا ٹھیٖک ٹھیٖک چلو ٹھیٖک چھُ بِہِو خۄدایَس ٹھیٖک حظ چھُ تیٚلہِ حظ ونہٕ بہٕ تۄہہِ بِہِو خۄدایَس حوال